آ بہٕ وَنہو تۄہہِ پَننٮ۪ن گَرکٮ۪ن مُتعلِق تہٕ پَننٮ۪ن دوستَن مُتعلِق مےٚ چھِ میانہِ فیملی مَنٛز چھِ روزان میون مول موج تہٕ بیٚیہِ چھِ أسۍ أسۍ پانٛژھ بیٚنہِ روزان میون مول سُہ چھُ سُہ چھُ موٚزوٗرۍ کَران تہٕ میٲنٛۍ موج چھِ گرِچ کٲم کَران یُس میون مول چھُ سُہ چھُ اَسہِ بننٮ۪ن واریاہ کیر کَران تہٕ سانہِ ماجہِ تہِ چھُ اَسہِ واریاہ زیادٕ کیر کَران

یۄس میٲنٛۍ موج چھِ سۄ چھِ اَسہِ دِوان بَتہٕ رٔنِتھ سیُن رٔنِتھ واریاہ واریاہ کِیَر چھِ سٲنٛۍ موج تہِ کَران میانہِ بیٚنہِ چھِ مےٚ واریاہ زیادٕ واریاہ زیادٕ کِیَر کَران تہٕ بیٚیہِ میانٮ۪ن پَنٮ۪نن فرنڈَن مُتعلِق وَنہو تۄہہِ بہٕ یۄس مےٚ ساروٕے کھۄتہٕ کٕلوز فھرنٛڈ چھِ سۄ چھِ تٔمِس چھ ناو علیٖنا علیٖنا چھِ واریاہ زیادٕ سۄ چھِ وا تمِس سۭتۍ چھَس بہٕ پرٮ۪تھ کانٛہہ کتھ شیر کَران یۄس نہٕ پَننٮ۪ن گَرکٮ۪ن سۭتۍ ہیٚکہٕ کٔرِتھ کینٛہہ سۄ چھَس بہٕ تٔمِس سۭتۍ شیر کَران سۄ چھِ واریاہ زیادٕ اصٕل لڑکی واریاہ زیادٕ نیک لڑکی اَگَرے کُنہِ دۄہ بَٹکو تہٕ سۄ چھِ تمہ نِش تھاون نِوان اَسہِ دوٗر تہٕ واریاہ زیادٕ اَسہِ نصیحت کَران